یہِ مےٚ کَشمیٖری زَبان ہیٚچھنہٕ خٲطرٕ پیوٚو مےٚ لۅکچار پیٚٹھٕے أتھۍ ماحولَس منٛز روزُن میٛٲنۍ گرٕکۍ کیٛو تہِ بوو اَتھ پیٚٹھ واریاہ أہم رول میٛٲنیٚو گرِکیٚو کوٚرہَس بہٕ ایٚکٔسپٲرٹ اتھ منٛز کیٛازِ میٛٲنۍ گرٕکۍ تہِ ٲسۍ کٲشِر زَبٲنی بولان بیٚیہِ چھُ یہِ یۄس یہِ کٲشِر زَبان چھُ مےٚ گوٚو اَتھ بَس یہِ ہَسا چھِ مےٚ مَدر ٹَنٛگ مےٚ ہَسا چھِ ہَس گرِکیٚو یِہَے لنٛگویج لۄکچارٕ پیٚٹھ بولنٲومٕژ بیٚیہِ چھُ سارِوٕے کھۄتہٕ بوٚڈ چیٖز مےٚ چھُ اوٚپ ژَوٚپ تہِ کوٚرمُت اَمے زبٲنۍ سۭتۍ مےٚ چھِ نہٕ کِہیٖنٛۍ بیٛاکھ زَبان بیٚیہِ زَبان ہُنٛد اِستعمال کوٚرمُت بہٕ چھُس لۄکچارٕ پیٚٹھٕے أتھۍ زَبانۍ منٛز پَلیٛومُت کٲشِر زَبان چھِ اَسہِ اَہم رول سانہِ زِنٛدگی ہُنٛد اکھ اَہم رول کیٛازِ بہٕ ہیٚکہٕ بہٕ اوسُس بہٕ لۄکچارٕ پیٚٹھ ازتام چھُس نہٕ بہٕ تیٛوٗتاہ کَمفٲٹ فیٖل کُنی زَبٲنۍ منٛز کران یوٗتاہ بہٕ اَتھ زَبٲنۍ منٛز چھُس کران کٲشِر زَبان چھِ اکھ سُہ زَبان یُس مےٚ دِلہٕ پیٚٹھ زَبٲنۍ تام اَکٕے لَے چھِ دِوان یۄس سُہ یۄس سُہ ییٚمہِ سۭتۍ بہٕ پَنٕنۍ فیٖلِنٛگ ایٚکٔسپرٛس چھُس ہیٚکان کٔرِتھ کٲشُر زَبان چھُ یہِ چھُ واریاہ اَصٕل تہٕ زَبردست اَہم زَبان میٛانہِ زِنٛدگی ہٕنٛز کٲشِر زَبٲنۍ ہُنٛد رول چھُ میٛانہِ زِنٛدگی ہُنٛد اکھ اَہم رول کیٛازِ کٲشِر زَبانٕے چھِ سُہ زَبان یۄس مےٚ لۄکچارٕ پیٚٹھ بولُن یۄس مےٚ لۄکچارٕ پیٚٹھٕے بوٗلۍ بوٗلۍ یہِ کٲشِر زَبان چھِ میٛانہِ زِنٛدگی ہُنٛد اکھ اَہم حِصہٕ کٲشِر زَبانہِ چھُ سۄ اکھ زَبان یۄس مےٚ لۄکچارٕ پیٚٹھ بوٗزمٕچ چھِ میٛانیٚو گرِکیٚو چھِ میٛٲنۍ پَرؤرِش أتھی کٲشِر زَبٲنۍ منٛز کٔرمٕژ کٲشِر زَبان چھُ میٛانہِ زِنٛدگی منٛز اکھ اَہم رول کوٚرمُت حٲصِل کٲشِر زَبانٕے چھِ سُہ زَبان یۄس بہٕ لۄکچارٕ پیٚٹھ بولان آس ازتام چھُ مےٚ زیادٕ پَنٕنہِ فیٖلِنگٔس ایٚکٔسپرٛس کرنَس أتھۍ کٲشِر زَبٲنۍ منٛز یۅس یہِ کٲشِر زبان چھِ یہِ چھُ اکھ میٛانہِ زِنٛدگی ہٕنٛز اکھ سۄ اکھ زَبان یُس نہٕ بہٕ مٔشیٖد ہیٚکہٕ مٔشرٲوِتھ ہیٚکہٕ زانٛہہ اَگر بہٕ کوٗتاہ تہِ کانٛہہ بدل زَبان ہیٚچھِ توتہِ روزِ مےٚ کانٛہہ نتہٕ کانٛہہ لَفٕظ کانٛہہ نتہٕ کانٛہہ تَلفٔظ گژھِ مےٚ پَنٕنہِ کٲشرِ زَبٲنۍ منٛز باقٕے زَبان اُردوٗ اِنگلِش یِمو زَبانو نِش باسے مےٚ یہِ کٲشِر زَبان واریاہ میٖٹھ تہٕ بیٚیہِ مٔدٕر تہٕ بیٚیہِ باسیٚو مےٚ سارِوٕے کھۄتہٕ کَمفٲٹ فیٖل أتھۍ کٲشِر زَبان منٛز کٲشِر زَبانٕے چھِ اکھ سُہ زَبان ییٚمہِ سۭتۍ مےٚ پَنُن پان ٹھیٖک باسیٚو کٲشِر زَبٲنۍ ہُنٛد اَکھ سُہ اکھ اَہم کِردار یہِ چھُ پَنٕنہِ زبٲنۍ زِنٛدگی منٛز سُہ اکھ اَہم کِردار حٲصِل کران کٲشِر زَبٲنۍ ہُنٛد اِستعمال کٔرِتھ کٲشِر زَبان چھِ اَکھ سُہ سُہ اکھ زَبان ییٚمہِ سۭتۍ أسۍ ییٚمہِ سۭتۍ أسۍ

پَنٕنہِ فیٖلِنگٔس ایٚکٔسپرٛس ہیٚکَو أسۍ ہَو ہیٚکَو کٔرِتھ کٲشِر زَبانٕے چھِ اکھ سُہ اکھ فیٖلِنگ یُس أسۍ بیٚیِس سۭتۍ شِیر ہیٚکَو کٔرِتھ کٲشِر زَبانٕے سۭتۍ چھِ ہیٚکان أسۍ ہَر کانٛہہ چیٖز ٹھیٖک پٲٹھۍ وَرتٲوِتھ أسۍ ہیٚکَو اَگر أسۍ کٲنٛسہِ سۭتۍ تہِ کَتھ کَرو أسۍ ہسا چھِ کَمفٲٹ فیٖل کران أتھۍ کٲشِر زَبٲنۍ منٛز کٲشِر زَبانٕے چھِ سۄ اکھ زَبان ییٚمہِ سۭتۍ أسۍ بیٚیِس بیٛاکھ ہیٚکون اَصٕل پٲٹھۍ سَمجٲوِتھ کُنہِ تہِ جایہِ کٔہیٖنٛۍ تہِ جایہِ اَگر أسۍ کٲشِر زَبٲنۍ منٛز کانٛہہ تہِ کَتھ کرو تَتھ منٛز آسہِ نہٕ کٔہیٖنٛۍ تہِ غلط لَفٕظ کٔہیٖنٛۍ تہِ غلظ تَلفُظ ہیٚکون أسۍ ہیٚکون کانٛہہ تہِ اِنسان پَنٕنہِ مادری ٹَنٛگہٕ سۭتۍ ایٚکٔسپرٛس زیادٕ کٔرِتھ زیادٕ ہیٚکون اِمپرٛس کٔرِتھ ایٚز کَمپِیٲڑ ٹُو بیٛاکھ زَبان